ہٮ۪لو وعلیکُم اسلام آ آ آ أسۍ حظ چھِ سیٚکہِ ڈیٖلَر آ کۭژاہ سٮ۪کھ چھِ ضوٚرَتھ آ بَنَنَے

آ مےٚ کٔرِو تُہۍ کال تہٕ بہٕ بہٕ ترٛاوناو تٔتی بَرابَر